وَعلیکُم سلام اَسلام علیکُم آہَن حظ آ بٕے چھَس تُہۍ کٔم چھُو آہَن حظ آ ہَے کَتھ کٔرنَس حظ پین آہَن حظ یوٚتانۍ حظ بہٕ اور واتہٕ کہِ اَگر تُہۍ ییٖتِس کالَس دِیو أمِس تُہۍ دَوا تہٕ پَتہٕ اَنہٕ بہٕ تہٕ یوٚتانۍ بہٕ اور وا واتہٕ تہٕ اوٚتانۍ دِیو تُہۍ أمِس کیٚنٛہہ دوا ٹھیٖک حظ چھُ یوٚتانۍ بہٕ اور واتہٕ توٚتانۍ دِیو تُہۍ أمِس کیٚنٛہہ دوا تہٕ پَتہٕ اَنہٕ بہٕ پانہٕ آہَن حظ ٹھیٖک حظ ٹھیٖک حظ چھُ یوٚتانۍ بہٕ اور واتہٕ تہٕ توٚتانی پرٛٲرِو تُہۍ تہٕ بہٕ اَنہٕ یہِ پَتہٕ گٔیہِ اَدٕ حظ اَدٕ حظ یوٚتٲنۍ بہٕ توتہِ اور واتہٕ تہٕ توٚتانۍ دِیٖو کیٚنٛہہ دوا تہٕ نہَ نہَ گَرِ اوس نہَ أمِس کیٚنٛہہ تہٕ آہَن حظ آ تُہۍ رٔٹہوٗن یہِ اوٚتٲنۍ یوٚتٲنۍ بہٕ واتہٕ اور تہٕ پَتہٕ رٔٹہٕ بہٕ یہِ یہِ اَنہٕ بہٕ پَتہٕ پانَے گَرٕ بہٕ نِمَن پَتہٕ یہِ ڈاکٹرس نِش اَدٕ حظ اَدٕ حظ اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو خُدایَس حوال اَدٕ کیٛاہ